ییٚلہِ حظ أسۍ میسنٛجر یا فیس بُک اِنَسٹا چلاوو تَتھ پؠٹھ چھِ ہؠکان مسیجِتھ تِم چھِ ہؠکان حظ غلط تَتھ ہُہ فٲیمی تُلِتھ تِکیازِ پتہٕ حظ چھِ دَپان واے خۄدایہِ آز چھِ سُہ زمان آز چھِ سُہ زَمان حظ آز چھُ غلط یہِ حظ یہِ وقت چھُ چھُ غَلَط بیٚیہِ چھُ اِنسان وقت چھُ سُے مگر یہِ حظ اِنسان چھِ غلط اِنسان چھِ اَتھ غلط مطلب تُلان بیٚیہِ چھِ نؠبرٕ پؠٹھ کال یِوان دَپان چھِ ہُہ ایٚکاوُنٛٹ نمب کٔرِو سۄ سینٛڈ تَتھ ترٛاوو دٔہ ساس دَہ لَچھ ترٛاوو تِہَن گژھِ نہٕ کَرٕنۍ کینٛہہ میسنٛجرَس پؠٹھ چھِ یِوان حظ لُٹاوان چھِ کٲنٛسہِ غریٖب حظ بیٚیہِ یُس مُڈٕ چھُ آسان سُہ دَپان واے خۄدایا بہٕ کیاہ کَرٕ پَتہٕ چھِ کتھ ہؠکَان کٔرِتھ تِہَن گژھِ نہٕ کَرٕنۍ کینٛہہ نہ گژھِ مِثال موبایل یہِ حظ چھِ گورمینٹَس یہِ حظ کینٛہہ سِکیٖما بَناوٕنۍ یِہن اَتھ پؠٹھ گژھن نہٕ موبایلَس پؠٹھ غلط یہِ حظ فٲیدٕ تُلُن کینٛہہ بیٚیہِ حظ چھِ بیٚیہِ حظ چھِ یہِ حظ غلط فٲیدٕ گژھن نہٕ اَتھ پؠٹھ تُلٕنۍ کینٛہہ بیٚیہِ حظ چھِ یہِ حظ یہِ آز چھِ واریاہ وقت حظ خراب لُکھٕے چھِ خراب تِم حظ چھِ غلط فٲیدٕ تُلن حظ موبایلَس پؠٹھ تہِ مسیج چھِ کَران ہُہ یہِ ہُتہِ چھُ مِثال فارم بَرُن تَتہِ چھِ یوٗتاہ تَنخن گژھِ نہٕ کَرٕنۍ کینٛہہ یا نہ فیس بُکَس فیس بُک چھُ چَلاوُن مگر چلاوُن کٕتھ کِتھ چھُ تَتھ تہِ چھُ حد حظ چلاوُن حظ چھُ ییٚلہِ حظ أڑۍ چھِ غلط فیمی تُلان فیس بُکَس پؠٹھ اِنسٹاہَس پؠٹھ وَٹسایپَس پؠٹھ حظ چھِ آسان پَنٕنہِ نمبر وغیرہ تہٕ ہُہ تَتھ پؠٹھ حظ چھِ واریاہ یہِ حظ غلط فیمی تُلان تِم حظ چھِ دَپان پھلٲنۍ جایہِ چھِ یہِ درٛومُت بُٹیٖک چھِ وغیرہ تَتہِ چھِ یوٗتاہ مِثال تَتہِ چھُ کوڑٕ لایِنۍ تِہن گژھِ نہٕ کَرُن کینٛہہ آز حظ چھُ واریاہ یہِ حظ یہِ اِنسانٕے خراب پَتہٕ حظ چھِ دَپان فون کٔرو سا پَتہٕ چھِ تھاوان غلط حظ لٲگِتھ تِکیٛازِ تِہَن گژھِ نہٕ کَرُن ہن حظ کینٛہہ تہِ آز چھُ زَمانہٕ حظ خراب